اللہ تعالیٰ ہَن چھُ یہِ دُنیا واریاہ بوٚڈ تہٕ ؤصیٖل ریٖت بَنومُت تقریٖباً چھِ یتھ دُنیاہَس منٛز اَکھ ہَتھ تہٕ شُنَمَتھ مُلُک کموبیش تہٕ ییٚتٮ۪ن چھُس بہٕ یژھان پانٛژھ مشہوٗر مُلکَن ہِنٛدۍ ناو نِنۍ یِمو منٛز گۄڈٕنیُک مُلُک چھِ سون ہَندوستان دٔیِم مُلُک گوٚو سون ہَمساے پٲکِستان ترٛیٚیِم مُلک گوٚو چیٖن ژوٗرِم مُلک گوٚو بنٛگلہ دیش

پٲنٛژِم تہٕ آخری مُلُک کیٛاہ سا گوٚو افغٲنِستان یِم چھِ سٲنۍ ہَمساے

تہٕ یِم چھِ واریاہ بہتریٖن ہمساے مُلُک اَسہِ